ٹِپٕز یِم چھِ فار اٮ۪ٹرٛیکٹِنٛگ بٲڈٕز ٹُہ یُوَر بیکیاڈ اور گاڈَن سُہ چھِ یِہٕے کہِ کینٛہہ گرٛینٕز نِمو یعنی کینٛہہ دال نِمو أسۍ اَتھَس کٮ۪تھ پَتہٕ ترٛاوَو یِمَن یعنی یِمَن پٔرِندَن اور بیٚیہِ کینٛہہ یہِ آب نِمو تھاوَو لگاوَو تھاوَو سٕلیبَس پٮ۪ٹھ اور دانہٕ تہِ ترٛاووکھ تٔتی تاکہِ یِم کھٮ۪ن اور أسۍ ہٮ۪کو یِہٕنٛز اٮ۪ٹرٛیکشَن زیٖنِتھ